آ مےٚ چھِ گَژھان پرابلَم یہِ ڈِفِکَلٹی چھِ مےٚ گَژھان بولنَس تہٕ لیکھنَس مَنٛز کَشمیٖری تکیازِ کینٛہہ کینٛہہ لفظ چھِ آسان تِتھ یِم زَن واریاہ مُشکِل چھِ آسان سَمجِن یِم زَن أسۍ آز چھِ اِستعمال کَران کِہیٖنۍ تہٕ لیکھُن چھُنہٕ مےٚ کٲشُر تَگان کِہیٖنۍ تہٕ کیاز مےٚ چھُنہٕ پوٚرمُت کٲشُر کینٛہہ بہٕ چھَس نیٹِو کَشمیٖری امہِ کِن چھِ مےٚ تَگان کَشمیٖری زَبان بولٕنۍ لیکھُن چھُم نہٕ تَگان کِہیٖنۍ تہِ تکیاز کَشمیٖری چھُنہٕ مےٚ ایٚز اَ سَبجَکٹ پوٚرمُت تہٕ لیوٚکھمُت کِہیٖنۍ تہٕ